ہیٚلو اسلام علیکُم وعلیکُم اسلام ٹھیٖک چھُوا اَہَن حظ ٹھیٖک کیٛاہ دٔلیٖل ٹھیٖک ٹھیٖک کَرٕ پٮ۪ٹھ چھُو تۄہہِ یہِ اَچھا ہفتہٕ کھنٛڈ گوٚو یہِ تۄہہِ اوسوا آلریڈی کیٚنٛہہ دَنٛدَن کیٚمۍ یِم چھِنا پرٛابلِم آسان کیٚنٛہہ سیٚنٛزِٹِیٛوٗٹی وٮ۪نٛزِٹِیٛوٗٹی گژھان کیٚنٛہہ اَچھا ٹھیٖک یہِ تُہۍ چھُو گٔمٕتۍ اَز اَمہِ برٛونٛٹھ کٲنٛسہِ ڈینٹِسٹَس نِش یَتھ ٹھیٖک تِمَو کیٛاہ ووٚن تۄہہِ تَمہِ ساتہٕ اَچھا ٹھیٖک ترٛیشہِ سۭتۍ چھُو تۄہہِ آمہٕ ہوٚل پٮ۪وان تُہۍ ؤنۍتو تُہۍ کُس چھُو یہِ پیسٹہٕ ویسٹہٕ یوٗز کَران تُہۍ ما چھُو بیٚیہِ یہِ زیادٕ ہارڈ برٛیش کَران یوٗز اَچھا کولگیٹ تۄہہِ چھا پےَ کولگیٹَس تَتھ چھا آسان زیادٕ نا تَتھ پیسٹَس کیٚمِکلٕز زیادٕ تَمہِ سۭتۍ چھِ ہٮ۪کان تھوڑا بہت دَنٛدَن یہِ پرٛابلِم گٔژھِتھ تُہۍ چھُو کَران کٲم گۄڈٕنٮ۪تھ چھُو تۄہہِ یہِ ایوایِڈ کَرُن یہِ کولگیٹ نا پیسٹ یہِ چھُ تۄہہِ ایٚوایِڈ کَرُن بیٚیہِ یُس یہِ چھُنا تۄہہِ کَران یہِ برٛیش یوٗز سُہ چھُ تۄہہِ کَرُن واریاہ زیادٕ سافٹہٕ یوٗز تِکیٛاز اَز چھِنا یِم آسان اَکثر یِم دُکانَن پٮ۪ٹھ ایٚویلیبُل چھِ آسان برٛیش یِم چھِ آسان قٔہر قٔہر زیادٕ دٔرۍ مان ژٕ یِمو سۭتۍ یِتھُے دَنٛدَن چھِ پھَش دِوان دَنٛدَن چھُ سیوٚد باسان مطلب ہارڑ چھُنا آسان یِم یہِ

تُہۍ کٔرۍ زیٚو کٲم اَوا اَسہِ حظ چھِ ییٚتہِ کِلنِکَس پٮ۪ٹھ چھِ اَسہِ یِم ایٚویلیبُل یِم برٛیش اگر تُہۍ یوٚت تام ہیٚکِو نا یِتھ ییٚتٮ۪ن ہیٚکِو تُہۍ نِتھ یِم ییٚتٮ۪ن میلِو تۄہہِ اَصٕل برٛیش یِمو خٲطرٕ دَنٛدَو خٲطرٕ سافٹہٕ یہِ أسۍ چھِ آسان یم ژٔنٛدٕروار پٮ۪ٹھٕ چھِ آسان بَٹہٕ وار تام أسۍ ییٚتھٕے کِلنِکَس پٮ۪ٹھ دۄہَس چھِ أسۍ آسان صُبح پٮ۪ٹھ شام تام ییٚمہِ ساتہٕ تۄہہِ ٹایم یی تَمہِ ساتہٕ ہیٚکِو تُہۍ یِتھ بیٚیہِ چھِ اَمہِ علاوہٕ کینٛہہ پرٛابلِم آسان ٹھیٖک تُہۍ ماچھُو کھنٛڈ وَنڈ زیادٕ کھیٚوان اَچھا ٹھیٖک یہِ چھُ اَمی سۭتۍ گٔمٕژ پرٛابلم نا یہِ کھنٛڈ وۄنٛڈ چھُو تُہۍ ٲسۍ مٕتۍ زیادٕ کھیٚون کھنٛڈ چھُو تۄہہِ کَرٕنۍ کوٗشِش نا ایوایڈ کَرنٕچ کھنٛڈ چھُنہٕ زیادٕ کھیٚوان کیٚنٛہہ باقٕے چھُنہٕ ٹیٚنشن کِہیٖنۍ ہُہ ژَلِوٕ تۄہہِ یُس تۄہہِ آمہ ہول وامہٕ ہول چھُو نا گژھان یہِ چھِ أمی سۭتۍ گژھان زیادٕ آسان دَرِ برٛیش سۭتۍ کوٚرمُت برٛیش تٔمۍ سۭتی گژھان آسان تھوڑا گٔمٕژ کمزوٗری ہِش آسان دنٛدَن آمٕژ باقٕے چھُنہٕ اِشوٗ کِہیٖنۍ ییٚمہِ ساتہٕ تۄہہِ ٹایِم یی تَمہِ ساتہٕ ہیِٚکو تُہۍ یور یِتھ

چلو ٹھیٖک حظ چھُ پَتہٕ کَرو ییٚتھٕے تیٚلہِ مُلاقات چلو بِہِو اَسلامُ